سون یُس زَن گام چھُ یَتھ ناو چھِ پٲرساباد یُس بڈگٲمۍ ڈِسٹرکَس منٛز چھُ یِوان اَتھ رِلیٹِڈ چھِ واریاہ اَتھ مُتعلِق چھِ واریاہ ہِسٹارِکَل اِوٮ۪نٛٹٕس اَتھ مُتعلِق چھِ واریاہ زیادٕ تِم کہانی یِم زَن پَتہٕ وقتہٕ سَپدیمژٕ چھےٚ تہٕ یِم یِم مےٚ بوزمَژ چھےٚ سون یُس زَن گام چھُ یہِ چھُ اوسمُت پَتہٕ وقتہٕ پٮ۪ٹھ ماننہٕ یِوان تہٕ اَتہِ چھُ اوسمُت خۄجہِ اَکھ یِہٕنٛز ییٚمہِ سٕنٛز زَن سۄ جاے وٕنہِ تہِ موٗجوٗد چھِ سُہ بٔنٛگلہٕ وٕنہِ تہِ موٗجوٗد چھُ سٲنِس اَتھ گامَس منٛزَن اَتھ چھُ اَمِکۍ چھِ اَتہِ چھُ واریاہ زیادٕ ہِسٹارِکَل اِوٮ۪نٛٹٕس سَپدِمٕتۍ اَتہِ چھِ واریاہ سٹوری ییٚلہِ زَن لاڈ لارٮ۪نٕس چھِ آمُت کٔشیٖرِ سُہ چھُ گۄڈنٮ۪تھ آمُت اوٗرۍ تہٕ سُہ چھُ اوسمُت أتھۍ یِمَنٕے خۄجَن ہٕنٛدِ روزان مطلب أمۍ چھِ سہِ أمۍ چھِ سٹے کوٚرمُت تِہِنٛدے تور چھِ وٕنۍکٮ۪س تہِ لُکھ مُختلِف جایو پٮ۪ٹھ یِوان وٕچھنہِ یہِ خۄجہِ کَتٮ۪ن چھُ اوسمُت بیٚہوان تَتٮ۪ن چھِ سۄ پرٛٲنۍ عمارَت وٕنہِ تہِ تِتھٕے کٔنی لُکھ چھِ وٕچھِتھ خۄش تہِ گژھان مگر حٲران تہِ چھِ گژھان تمہِ وَقتہٕ کِتھ کٔنۍ چھَکھ یہِ عمارَت آمٕژ اَتٮ۪ن کھَڑا کَرنہٕ یہِ کٔمۍ چھےٚ بَنٲومہٕ تِتھِس طرزَس منٛز چھےٚ سۄ بَنٲیِتھ تِتھِس پیٹٲرنَس منٛز چھےٚ سۄ بَنٲیِتھ مےٚ چھِ بیٚیہِ چھِ سٲنِس گامَس یُس زَن ناو چھُ پیرَس آباد پیرَس ییٚلہِ وَنان چھِ سٲری چھِ حٲران گَژھان یہِ بوٗزِتھ زِ کٔشیٖر منٛز تہِ چھےٚ پیرِس کُنہِ جایہِ بیٚیہِ سٲنِس زٔمیٖنَس چھِ سٲنِس گامَس منٛزَن چھِ زٔمیٖن آبٲدی چھِ ٲسمٕژ کَم ایٚمۍ اَمہِ حِساب کہِ یوٗتاہ تَتہِ زٔمیٖن چھُ زٔمیٖن چھُ تَتہِ واریاہ زیادٕ اوسمُت لُکَن تہٕ یِم باقٕے علاقہٕ چھِ ٲسۍمٕتۍ باقٕے أنٛدۍ پٔکۍ گام تِم چھِ ٲسۍمٕتۍ یِوان اوٗرۍ تہٕ ییٚلہِ برٛونٛہہ کالہِ قہَتھ چھُ اوسمُت وۄتھان کینٛہہ تہٕ تِم چھِ ٲسۍمٕتۍ أتۍتھٕے مطلب یِمنٕے ہٮ۪وان پَتہٕ کھٮ۪ن چٮ۪ن خٲطرٕ گُزارٕ کَرنہٕ خٲطرٕ کھٮ۪ن چٮ۪ن تہٕ یہِ چھُ مےٚ بوٗزمُت تہٕ یِم یہِ چھُنہٕ مےٚ پنٛنے یوت گامہٕ منٛز بوٗزمُت کینٛہہ کہِ لُکھ چھِ مےٚ یہِ کَہانی وَنان مےٚ چھِ یہِ باقٕیَن جایَن تہِ بوٗزمُت مےٚ چھِ وَنان سٲری ژٕ چھَکھ تَمہِ خۄجہِ پٲرسٕچ تِژھ چھِ اَتہِ مطلب چھِ اَتھ تِم سۄ ہِسٹارِکَل اِمپاٹَنٕس سٲنِس اَتھ گامَس سون گام چھُ واریاہ زیادٕ مشہوٗر خاص کَر پنٛنِس عَلاقَس منٛز